مےٚ چھِ گژھان کِتاب پَرنہِ واریاہ خۄش زیادٕ تَر چھِ مےٚ گژھان کٲنٛسہِ ہِنٛز بَیوگرٛیفِک پَرٕنۍ خۄش کیٛازِکہِ پَنُن تِم تِمَن بَیوگرٛیفیَن منٛز چھِ تِمو آسان پَنٕنۍ زِندگی ہِنٛدۍ تَجرُبات کٔرمٕتٮ۪ن اِستعمال یِم بہٕ پَتہٕ چھَس بار بار امہِ موٗجوٗب پَران کہِ مےٚ مِلہِ تٔمۍ منٛزٕ تِمو منٛز چھِ سیٖکھ یِم پَننہِ زندگی منٛز یوٗز کَرَکھ زیادٕ تَر چھِ أکِس اگر وٕچھو کُنہِ تہِ مَذہَبَس منٛز چھِ تِہنٛز مَذہبی کِتاب یِتھ کٔنۍ سون مذہب اِسلام چھُ اَسہِ چھُ اِسلامَس منٛز قُرآن قرآن چھَس بہٕ یَژھان بار بار پَرُن تہٕ بیٚیہِ بار بار پَرُن بہٕ چھَس دَپان تَتھ پٮ۪ٹھ گژھِ ہے کینٛہہ یُس اِنسانَس گژھِ ہے زیادٕ تَرِ ہے سَمٕجھ کہِ تَتھ پٮ۪ٹھ گَژھِ ہے کانٛہہ آ فِلم یا موٗوی پَنٕنۍ مگر تَتھ منٛز چھُ پایغمبَرَن ہُنٛد ناو یِمَن ہُنٛد نہٕ نَقٕل ہیٚکہِ دُنیا کٔرِتھ کِہیٖنۍ تہٕ بہٕ چھَس سُہ پرٛٮ۪فَر کَران تمہِ سۭتۍ چھُ سکوٗن مِلان تَوَے چھَس بہٕ سُہ بار بار پَران